ہٮ۪لو وعلیکُم السَلام گوٚبُر تُہۍ چھُو ٹھیٖک شُکُر خۄدایس کُن کٔرۍتو حُکما چھُو ٹھیٖک اَصٕل پٲٹھۍ گَرٕبار چھےٚ ٹھیٖک اہن حظ اہن حظ أسۍ چھِ کۄلگامہِ پٮ۪ٹھ حظ ییٚتہِ چھِ ٹوٗرسٹ پٕلیس اَکھ پٮ۪وان تَتھ چھِ ناو اٮ۪ہربل اٮ۪ہربل پٮ۪ٹھ چھِ پٮ۪وان ٹرٛیک کَرُن کونٛسر ناگ تہِ ہیٚکِو تُہۍ وٲتِتھ

مین کۄلگامہِ پٮ۪ٹھ آسہِ ٹُونٹی تھِرٛی اٮ۪بو ٹُونٹی فایِو تک آسہِ ٹُونٹی تھِرٛی پٮ۪ٹھ ٹُونٹی فایو تامَتھ آسہِ نَیہِ نَیہِ تَتہِ چھِ اٮ۪ویلیبٕل ہوٹل سِسٹم چھِ تَتہِ اٮ۪ویلیبٕل سورٕے کیٚنٛہہ تَتہِ چھَنہٕ کانٛہہ پریشٲنی کیٚنٛہہ البتہ اگر تۄہہِ کونٛسر ناگ کۄنٛگ وَٹن آسِوٕ گَژھُن تَتھ خٲطرٕ چھِ کٮ۪مپِنٛگ ضوٚرری تَتھ خٲطرٕ چھُو تۄہہِ پنٕنۍ پرٛیوٮ۪ٹ اہن حظ اہن حظ اہن حظ

ٹٮ۪نٛٹ چھُو تۄہہِ یور ییٚلہِ تُہۍ أہربل ہیوٚر کھٔسِو ٹرٛیکِنٛگ پٮ۪ٹھ تَتہِ پٮ۪ٹھ چھُو تۄہہِ ٹٮ۪نٛٹ نیُن سۭتۍ یا اگر تۄہہِ أہربل مین بِہِو تَتہِ چھُو تۄہہِ صِرف ہوٹل تہِ مِلوِ تۄہہِ تُہۍ ہیٚکِو تَتہِ کٮ۪مپِنٛگ تہِ کٔرِتھ سُہ چھُو تۄہہِ پانس تامَتھ تُہۍ کیٛاہ کٔرِو کۄ کۄلگٲمِس منٛز چھِ یِمَے بیٚیہِ چھِ یَپٲرۍ شُپیَن سایڈَس پٮ۪وان پیٖر کی گلی چھِ اَتھ سایڈس پٮ۪وان راجوری چھِ ہٮ۪کان اَپٲرۍ گٔژھِتھ شادراہ شریف چھِ ہٮ۪کان اَپٲرۍ گٔژھِتھ میٛانہِ حِساب روٗزِو تۄہہِ أہربَلٕے ٹھیٖک کیٛازِ تَمہِ ہیوٚر ہیٚکِو نہٕ تُہۍ ٹرٛیکِنٛگ کٔرِتھ کیٚنٛہہ ییٚلہِ تۄہہِ فیملی چھو سۭتۍ تَتہِ چھِ نٮ۪ٹؤرٕک گَژھان سِسٹم چھُ تَتہِ بیٚہوان سورٕے کیٚنٛہہ تۄہہِ اگر تۄہہِ أہربل گٔژھِو أہربل چھِو تۄہہِ واریاہ اَصٕل جگہ تَتہِ ہیٚکِو تُہۍ دۄہس منٛزٕے ٹرٛٮ۪ک کٔرِتھ کۄنٛگ وَٹن تام کۄنٛگ وَٹنہٕ پٮ۪ٹھ ہیٚکِو تُہۍ واپس ؤسِتھ سُہ چھُ بہتریٖن جگہ موسم موسم چھُ بڑیا یورٕ اَکھ نمبر موسم چھُ یورٕ اَوا پَلو نارمل سۭتۍ شامن چھِ آسن تۭر تھوڑا صِرف گَژھِ آسُن جیکٮ۪ٹ اکھ سۭتۍ بس باقی چھَنہٕ پریشٲنی کیٚنٛہہ اوکے